اَسلام علیکُم وَرحمتہ اللہ ٹھیٖک چھُو حظ اہن حظ آ تُہۍ چھُو حظ ٹھیٖک بَس ٹھیٖک ژٕ وَن حظ مےٚ یہِ مےٚ ہاسے اوس یہِ آرڈَر کَرُن پنٛنٮ۪ن دوس یہِ حظ چھِ یِنہٕ وٲلۍ مےٚ اوس آرڈَر کَرُن فُڈ لیٚکھِو حظ بٔرگَر ژور پِزا زٕ پٮ۪پسی زٕ آرڈَر اٮ۪ڈرٮ۪س لٮ۪کھ حظ فوٹی نایِن کِیَر ہاوُس ہاوُس نَمبَر ٹوٗ سِٹریٖٹ مین پارَک اولڈ چوک اہن حظ آ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ